اَگر موسِم خراب گژھِ نہ أسۍ چھِ توتہِ رِسٕک نِوان تہٕ وَوان پَتہٕ چھُ خۄدایَس تانۍ کھسیا نہ کھسیا أسۍ چھِ زٔمیٖندٲری پٮ۪ٹھٕے سورُے کران اَسہِ چھِ پَتہٕ پَریشٲنی وۄتھان اَگر نہٕ اَسہِ گرِ نیرِ کیٚںہہ اَسہِ گژھِ نیرُن ضروٗری وَندَس منٛز وَندٕ پَتہٕ چھُ آسان روٗد موسِم چھُ آسان خراب اسہِ چھِ پرابلِم گژھان مَگر أسۍ چھِ توتہِ تہِ وَوان أسۍ چھِ دَپان اَگر گرِ پَںٕنہِ نیرِ کیٚنٛہہ تہٕ یہِ گوٚو زیادَے بہتر اَگر یتھ اَسہِ چھُ سورُے أتھۍ پٮ۪ٹھ اَگر موسِمَس چینج چھِ گژھان تیٚلہِ چھُ بَنان فَصل کَم مَگر اَسہِ چھُ تَمہِ سۭتۍ گژھان واریاہ زیادٕ پَریشٲنی سَبزی چھُ گژھان نۄقصان اَتھ گژھِ روزُن ٹیمپیچر ٹھیٖک اَگر ٹیمپیچر زیادٕ ڈَوُن روزِ تیٚلہِ چھُنہٕ بَنان کِہیٖنۍ روٗد تہِ گژھِ نہٕ زیادٕ ٹیمپریچرس منٛز پیوٚن تیٚلہِ چھُ گژھان خرٲبی واریاہ زیادٕ فَصل چھُ کَم بَنان نۄقصان چھُ گژھان ہُپٲرۍ چھُ آسان اِنسانس گرٕ أتھۍ پٮ۪ٹھ گریلوٗ پَریشٲنی چھےٚ وۄتھان واریاہ زیادٕ مَگر أسۍ چھِ نِوان یِم رِسکہٕ تہٕ أسۍ چھِ وَوان پَتہٕ چھُ خۄدایَس تانۍ کِیُتھ دِیہِ کیاہ دِیہِ مَگر أسۍ چھِ موسمہِ موسِم کِیُتھ روزِ کیاہ روزِ سُہ چھُ پَتہٕ خۄدایَس تانۍ أسۍ چھِ مَگر وَوان اَسہِ چھِ آسان سورُے أتھۍ پٮ۪ٹھٕے اَسہِ چیلنہٕ وَونہٕ پَونہٕ روٚستٕے کِہیٖنۍ أسۍ چھِ وَوان یَتھ سیٖزنس منٛز یہِ وَوُن آسہِ تَتھ سیٖزَس منٛز چھِ أسۍ وَوان اَسہِ بَننہٕ اَمہِ بغٲر کِہیٖنۍ نہٕ أسۍ چھِ اَتھ سۭتۍ زیادٕ آسان تہٕ باقٕے چھُ خۄدایَس تانۍ پَتہٕ کِیُتھ کیاہ بَنہِ مَگر اَسہِ چھُ اَگر نہٕ کھسہِ تیٚلہِ چھِ اَسہِ وۄتھان واریاہ زیادٕ پَریشٲنی اَسہِ چھُ پَتہٕ گژھان اَمہِ سۭتۍ واریاہ نۄقصان اَسہِ چھُ پیوان ضروٗری یِم رِسکہٕ نِنہِ وَوُن چھُ پیوان اَسہِ چھُ پَتہٕ نَوِ سرٕ پیوان پَتہٕ موٚزوٗرۍ کَرٕنۍ بیٚیہِ وَوُن مَگر وَوان چھِ أسۍ تراوان چھِنہٕ أسۍ کیٚنٛہہ پَتہٕ چھُ خۄدایَس تانۍ کِیُتھ دِی کیاہ دِی سُہ ٲسۍ تن میوٕ سُہ ٲسۍ تن وٲر سُہ ٲسۍ تن دان زٔمیٖن سُہ ٲسۍ تَن کانہہ تہِ چیٖز مَگر اَسہِ چھُ وَوُن پیوان اَگر دانیس گژھِ روزُن تاپھ تہِ یہِ چھُ تاپہٕ سۭتۍ واریاہ فٲیدٕ چھُ اَسہِ تاپھٕ سۭتۍ رٮ۪تھ کالَس گژھِ روزُن اَصٕل تاپھ اَمی سۭتۍ چھُ فَصل بَنان اَگر نہٕ تاپھ روزِ روٗد روزِ تیلہِ چھُ نۄقصان واریاہ زیادٕ گژھان وارین تہِ گژھِ آسُن تاپھ روٗدٕ سۭتۍ چھُ گژھان واریاہ زیادٕ نۄقصان تِکیازِ اَمہِ سۭتۍ چھُ پَتہٕ اَسہِ پیوان اِنکَمَس پٮ۪ٹھ تہِ واریاہ اَثر اَگر نہٕ اَسہِ بَنہِ کیٚنٛہہ یِتھۍ کَنۍ پٔتمو اَکیو دۄیو ؤریو پٮ۪ٹھ گوٚو واریاہ زیادٕ نۄقصان تَمہِ ستۍ چھُ پَتہٕ یِوان غریٖبی چھِ پَتہٕ یِوان واریاہ زیادٕ لُکھ چھِ پَتہٕ أتھۍ پٮ۪ٹھ پَنُن گرٕ پَکناوان پَتہٕ چھِکھ اِنکَم تہِ ہُران کانہہ چھُ کٕنان کانہہ چھُ پانسٕے سُم کَڑان اَمہِ سۭتۍ چھُ واریاہ فٲیدٕ تہِ واتان درٛوجر زَزنِس منٛز چھِ سَبزی نیران ٹَنہٕ واد تِم چھِ گرٕ پَکناوان سورُے تٔتھۍ پٮ۪ٹھ تَمِچ سَبزی چھےٚ أکیاہ سری نَگرَس سٲرسٕے واتان میوٕ چھُ یورٕ سٲرسٕے سری نَگرَس نیٚبر تہِ چھُ گژھان مٔنڈِیو پٮ۪ٹھ چھُ یہِ نیٚبر گژھان ییٚتہِ چھُ واریاہ فٲیدٕ اَمہِ سۭتۍ اَگر أسۍ گرَس منٛز بَنٕنہِ کِہیٖنۍ اَسہِ چھُ نۄقصان گژھان واریاہ زیادٕ اس لیے چھِ أسۍ رِسٕک نِوان أسۍ چھِ وَوان ژوٗنٹین کران دوا پٲشی ؤریَس منٛز پانٛژھ شےٚ دوا پٲشی کران مارچہٕ پٮ۪ٹھٕے کران سِٹارٹ برابر سیپٹمبَرس تانۍ دوا پٲشی یہِ گژھِ اَسہِ ضروٗری اَتھ وَتُن زٔمیٖنَس گژھِ کھاد واتٕنۍ پہہ واتٕنۍ نیٚندٕ واتنہِ آب واتُن ٹایمَس پٮ۪ٹھ وارین تہِ گژھِ یِتھٕے پٲتھۍ کھاد تہِ واتٕنۍ دوا تہِ واتُن محنت تہِ واتٕنۍ اَسہِ چھُ واریاہ زیادٕ محنت تہِ پیوان تہٕ فٲیدٕ تہِ چھُ آسان